اچھا محمد عاضم صٲب تُہۍ ؤنِو مےٚ کۄلگٲمِس منٛز اگرے سیاح یِنۍ چکرس تہٕ تِمن خٲطرٕ کۄس جاے چھِ ساروی کھۄتہٕ اَصٕل یور تُہۍ ہیٚکوٕ کینٛہہ خوٗبصوٗرت جاین ہُنٛد ناو ؤنِتھ یور سیاہ ہیٚکن اَصٕل پٲٹھۍ چکرس یِتھ تہٕ بیٚیہِ کمہِ خٲطرٕ چھِ تِم مشہوٗر اہن حظ کۄلگٲمِس منٛز چھِ ساروی کھۄتہٕ خوٗبصوٗرت وٕچھِنۍ لایق جاے اَہربل یُس تقریٖبن تٕرٛہ کِلومیٖٹر کۄلگامہِ پؠٹھ کۄلگامہِ بازرٕ پؠٹھ چھُ واقع پیٖر پنجال کؠن سبزا سبٕز پہاڑن دَرمیان واقع یِوان چھُ اتہِ چھُ کٔشیٖرِ ہُنٛد ساروٕے کھۄتہٕ بوٚڑ آبشار موٗجوٗد ییٚمِچ خوٗبصوٗرتی پوٗرٕ دُنیاہس منٛز مشہوٗر چھِ باقٕے چکرس گژھنہٕ خٲطرٕ وٕچھن لایق جایہِ چھُ اکھ ہال أڑۍ گۄتُن بوٚڑ بی مالوَن تہٕ لام بیٚیہِ تہِ چھِ واریاہ کینٛہہ تہٕ ٹریکنگ خٲطرٕ چھُ کۄلگٲمِس منٛز واریاہ جایہِ یِم پنٕنہِ قۄدرٔتی خوٗبصوٗرتی تہٕ رُت آبہٕ ہوا خٲطرٕ بےٚ مِثال چھِ یِمو جگہو منٛز کوثر ناگ سۄ جگہ چھُ یوڑ دُنیا کیو کوٗنو کوٗنو پؠٹھ چھِ سیاح واتن